اَگر کَتھ چھِ پَرنہٕ لٮ۪کھنٕچ تہٕ اَگر أسۍ وُچھو پَنٕنہِ ہِندوستانس منٛز یا پَنٕںہِ کٔشیٖر منٛز تہٕ تیٚلہِ چھےٚ نہٕ خاص پَڑٲے یہِ تیٖژہ اَصٕل کِہینۍ وۄنۍ اَگر أسۍ باقٮ۪ن کَنٹرین سۭتۍ أسۍ اَتھ کَمپِیر چھِ کران تیٚلہِ چھُ باقٮ۪ن کَنٹرٮ۪ن واریاہ اَصٕل پَڑٲے بہ نِسبتہِ کہِ ہِندوستانَس یا کَشمیٖرَس نِش اَگر أسۍ کَتھ کَرو پَڑاے ہٕنٛز تہٕ گورمینٹس چھُ واریاہ ہیٚکہِ امپروٗمینٹ أسۍ وَنو واریاہ زیادٕ ہیٚکہِ گورمینٹ اِمپروٗمینٹ کٔرِتھ پَڑایہِ لِکھایہِ منٛز گورمینٹ اِوٕن کہِ اَگر أسۍ وُچھو گورمینٹ چھُ آز واریاہ زیادٕ أمۍ سِکیٖم کھُلاومٕژ یِمو وجہہ سۭتۍ اکھ بَچہٕ ہیٚکہِ پَنٕنۍ تعلیٖم حٲصِل کٔرِتھ تہٕ گوٚرمینٹ ہیٚکہِ یہِ تہِ کٔرِتھ کہِ یِم غریٖب بَچہٕ چھِ یِم نہٕ یوت ہیٚکان چھِ کٔرِتھ کیٚنٛہہ تِم ہیٚکن پٔرِتھ یا یِم تِم بچہٕ چھِ یِم نہٕ گرِ نیبر چھِ ہیٚکان نیٖرِتھ تِمن خٲطرٕ ہیٚکہِ کیٚنٛہہ میجر سِٹیٚپٕس گوٚرمینٹ تُلِتھ أسۍ نِمو تِمن ہٕنز کَتھ یِم واریاہ غریٖب چھِ آسان یا تِم بَچہٕ یِم نہٕ گرِ نٮ۪بر چھِ نیران اَگر أسۍ کورٮ۪ن ہٕنز کَتھ کَرو کینٛہہ جایہِ چھِ وۄنۍ تِم یِم گٲمی علاقہٕ بالکُل گٲمی علاقہٕ چھِ رُورل ایریاز یِمن منٛز نہٕ پڑایہِ ہُنٛد لِکھایہِ ہُنٛد سِسٹم چھُ نہٕ بِالکُٕے کِہینۍ تَتہِ چھِ نہٕ کورٮ۪ن دِوان نٮ۪بر نیرنے پَرنہٕ خٲطرٕ تہٕ میانہِ خیال موٗجوٗب چھَس بہٕ یِتھہ کٔنۍ وَنان زِ گورمینٹ گژھِ یِمن بِالکُلٕے فری تعلیٖم پرووایڈ کَرٕنۍ تِمن بَچن یِمن نہٕ گرٕ نیبرٕے چھِ دِوان نیرنہٕ تہٕ تِم بَچہ یِم شوق چھِ تھاوان پَرنہٕ لٮ۪کھنُک تِمن خٲطرٕ گژھِ گورمینٹ واریاہ اَصٕل اَصٕل پٕلیٹ فارم تھاوٕنۍ یَتھ پٮ۪ٹھ تِم ہیٚکن پَنُن سَبق پٔرِتھ